کۄلگٲۍ مٕچ اگر لوکَل آٹ فارمَن ہٕنٛز کتھ کَرو تمو مَنٛز چھُ گۄڈنیٚتھٕے کانِل یِوان یِم کانٛگرِ چھِ بَناوان کانٛگرِ چھِ وۄنان دٔیِم چھِ کرال یِوان یِم زَن کَتریٚو بانہٕ چھِ بَناوان کَتریٚو پَلیٹ چھ وٕنکیٚن چھِ لُکھ کَران پریٚفر زیادٕ کَتریٚو بانَن مَنٛز کھیٚون یتھ مَنٛز نٔیِس دورَس مَنٛز تہِ بیٚیہِ چھِ تم کۄنڈلہٕ بَناوان کانٛگریٚن خٲطرٕ کۄلگٲمِس مَنٛز چھِ شال تہِ بَناونہٕ یِوان کَشمیٖری شال یِمَن وَنان چھِ کانِو شال یُس اکھ مشہوٗر شال چھُ تہٕ یُس واریاہ درٛوگ تہِ چھُ گژھان سُہ چھُ ییٚتہِ بَناونہٕ یِوان تہٕ امہ اَپور چھ ییٚتہِ تِلہِ تہِ پھیٚرنن لاگنہٕ یِوان تہٕ بیٚیہِ چھِ ییٚتہِ پَردَن سۄ آرِ کٲم تہِ کَرنہٕ یِوان پیپَر ماشی کَرٕ پیپَر ماشی تہِ چھِ ییٚتہِ کَران پیپَر مٲشی گٔیہِ یِم زَن پروڈَکٹہٕ پوٗرٕ کاغزَن ہٕنٛد بَنیٲمٕتۍ آسَن سُہ تہِ چھُ ییٚتہِ گَژھان تہٕ کُنہِ جایہِ چھ ییٚتہِ قٲلیٖن تہِ بَناونہٕ یِوان تہٕ یہِ چھِ أسۍ یِتھ پٲٹھۍ جَنریشَن ٹُو جَنریشَن پَکناوان اگر زَن گَرَس مَنٛزَن یُس مول چھُ آسان ہیٚڈ آف دَ فیملی ییٚمِس أسۍ فادَر چھِ وَنان والِد چھِ وَنان سُہ چھُ یہِ پَنُن تٔمۍ چھ آسان یہِ ہیوٚچھمُت سُہ چھُ یہِ پَننِس نیٚچوِس ہیٚچھناوان یُس تٔمۍ سُنٛد نیٚچوٗ چھُ سُہ چھُ یہِ ہیٚچھان قصٕب رَٹان تہٕ سُہ چھُ ہے پَکناوان یہِ برونٛٹھ کُنَن تہٕ پَتہٕ ییٚلہِ تٔمۍ سٕنٛدۍ شُرۍ چھِ زیٚوان سُہ چھُ پَننیٚن نیٚچویٚن ہاوان یہِ کار تہٕ وۄنۍ چھِ ییٚتہِ کورِ تہِ ہیٚچھان یہِ یِم چیٖز یہِ جَنریشَن ٹُو جَنریشَن کورِ تہِ چھِ پَکناوان یتھ کارَس برونٛٹھ کُنَتھ تہٕ یتھ جایہِ کٲری گر آسن تم کَرن سوسایٹی مَنٛز کینٛہہ کَنٹربیوٗٹ